ییٚلہِ مےٚ ٹُوَٮ۪لتھٕ پاس کوٚر پَتہٕ نیوٗ مےٚ اَکھ ڈٮ۪سِجَن کہ بہٕ رَٹہٕ مٮ۪ڈِکَل حظ چوٗنٛکہ پَتہٕ پَرے مےٚ مٮ۪ڈِکل کینٛژَن دۄہَن بہٕ گٔیس سرینگر تہِ تور پَرنہِ حظ لیکن مےٚ آو نہٕ تیُٚتھ سمجھا وَمجھا تَتہِ کِہیٖنۍ تہِ نہٕ مٮ۪ڈِکل پَتہٕ آو مےٚ فرٛیٚنٛڈ اَکھ تٔمۍ دِژ مےٚ اٮ۪ڈوایس کہ ژٕ رَٹ سا کامٲرٕس چوٗنٛکہ أسۍ چھِ بِزنٮ۪سٕے فیملی سۭتۍ حظ بِلانٛگ کَران تٔمۍ دوٚپ مےٚ کہ ژٕ چھُکھ بِزنٮ۪س فیملی سۭتۍ بِلانٛگ کَران چٲنِس بِزنٮ۪سَس تہِ گژھِ پرٛموٹ اور چوٗنٛکہ ژٕ چھُکھ پَڑا لِکھا لٔڑکہٕ ژٕ چھُکھ برٛایٹ لٔڑکہٕ چانہِ سۭتۍ مِلہِ گرِکٮ۪ن واریاہ زیادٕ فٲیِدٕ پَتہٕ روٚٹ مےٚ کامٲرٕس اور کامٲرٕس کٔر مےٚ گریجویشَن کَمپٕلیٖٹ ییٚتی سوپور کالجَس اَندَر اور تمہِ پَتہٕ گوٚوُس بہٕ دہلی کوچِنٛگ کَرنہِ اور تمہِ پَتہٕ کوٚر مےٚ ایٚم کام پَتہٕ کٔر مےٚ پی اٮ۪چ ڈی خٲطر اٮ۪پلاے ییٚلہِ مےٚ پی اٮ۪چ ڈی وی اٮ۪چ ڈی کوٚر اور اَز چھُس بہٕ پَنُن بِزنٮ۪س کَران اور چوٗنٛکہ میٛانہِ بِزنٮ۪سَس منٛز چھِ وٕنکٮ۪نَس تقریٖباً داہ وُہ اٮ۪مپٕلاے رٮ۪تَس کٲم کَران اور اَکھ چھُس بہٕ پانہٕ تہِ کَماوان اور بیٚیہِ چھُس بہٕ تِمَن خٲطرٕ دِوان کَماونہٕ اور وٕنکٮ۪س چھِ میٛٲنِس بِزنٮ۪سُک ٹٔرٕن اُوَر تقریٖباً ٲٹھ نَو کَرور پٔر یِیَر آسان چوٗنٛکہ تٔمۍ سٕنٛدِ اٮ۪ڈوایسہٕ سۭتۍ مِلے مےٚ یہِ فٲیِدٕ کہ بہٕ ہیوٚکُس پانہٕ تہِ یعنی سٮ۪لف بہٕ روٗدُس نہٕ کٲنٛسہِ پٮ۪ٹھ ڈِپنٛڈَنٛٹ کِہیٖنۍ تہِ نہٕ بہٕ روٗدُس ہمیشہ کے لیے اِنڈِپنڈنٛٹ یِژھ پھِرِ مےٚ تٔمۍ سٕنٛز ڈِسِجہِ یہِ اٮ۪ڈوایس حٲصِل کٔر اور تمہِ پَتہٕ نی مےٚ تٔمۍ سٕنٛز اٮ۪ڈوایس حٲصِل کَرنہٕ پَتہٕ نیوٗ مےٚ ڈٮ۪سِجَن کہ مےٚ روٚٹ کامٲرٕس اور پَتہٕ پوٚر مےٚ یہِ کامٲرٕس واریاہ اَصٕل پٲٹھۍ اور وٕنکٮ۪س چھُس بہٕ الحمدُاللہ پرٮ۪تھ کانٛہہ کٲم یَژھان کَران چھُس بہٕ پانہٕ حظ اور سُہ ڈٮ۪سِجَن ٲس میٛانہِ لایفہِ ہٕنٛز اَکھ موسٹ اِمپاٹَنٛٹ ڈٮ۪سِجَن حظ اگر نہٕ مےٚ سُہ ڈٮ۪سِجَن تِژھ پھِرِ نِیے کِہیٖنۍ تہِ نہٕ خۄدایہ خۄدا نا خاستہٕ بہٕ آسہٕ ہا وٕنکٮ۪س تَتھ پرٛابلِم اَندَر یَتھ منٛز نہٕ مےٚ کٕہٲنۍ تہِ ہیٚکہِ ہا وٕنکٮ۪نَس نٮ۪بَر کٔڈِتھ کِہینۍ تہِ نہٕ لیکن یِژھ پھِرِ مےٚ یمۍ فرٛیٚنٛڈَن پَنٕںۍ اٮ۪ڈوایس کٔر اور مےٚ نی سۄ اٮ۪ڈوایس پانَس اندَر اور پَتہٕ نی مےٚ سُہ ڈٮ۪سِجَن اوٚ الحمدُاللہ وٕنکٮ۪س چھُس بہٕ واریاہ زیادٕ اَکھ پنٕنِس گامَس اَندَر بوٚڈ بِزنٮ۪س مین بِزنٮ۪س مینَن منٛز یِوان شُمار کَرنہٕ چوٗنٛکہ مےٚ نِش یِم اٮ۪مپٕلاے چھِ تِمَن ہٕنٛدِۍ ذٔریعہِ تہِ چھِ مےٚ عزت میلان اور میٛانہِ سوسایٹی تہِ چھِ میٛانہِ سۭتۍ واریاہ بٮ۪نِفِٹ مِلان چوٗنٛکہ بہٕ چھُس کَران وٕنکٮ۪س میوَس سۭتۍ یِم ژوٗنٛٹھۍ ووٗنٛٹھۍ آسان چھِ اَتھ سۭتۍ چھُس بہٕ وٕنکٮ۪س ڈیٖل کَران میٛانہِ سۭتۍ چھِ وٕنکٮ۪س واریاہ گرٛووَر یِم مےٚ سۭتۍ جُڑتھ چھِ دَوا وٲلۍ چھِ مےٚ سۭتۍ جُڑتھ وٕنکٮ۪س چھِ مےٚ سۭتۍ کاڑبوڈ وٲلۍ وٕنکٮ۪س چھِ بَردَن وٲلۍ چھِ مےٚ سۭتۍ جُڑتھ اور نٮ۪برِم باپٲرۍ تہِ چھِ مےٚ سۭتۍ جُڑتھ بہٕ چھُس اِمپوٹ اٮ۪کسپوٹ تہِ کَران یہِ چھِ صرف اَمے باوجوٗد کہ یُس مےٚ سُہ ڈٮ۪سِجَن ٹایمَس پٮ۪ٹھ نیوٗ اور وٕنکٮ۪س چھُس بہٕ یَتھ مُقامَس پٮ۪ٹھ اور بیٚیہِ چھُس بہٕ پنٕنِس یارٕ سُنٛد تہِ واریاہ زیادٕ شُکُر گُزار یمۍ مےٚ ہٮ۪لٕپ کوٚر تِژھِ پھِرِ یِژھ پھِرِ بہٕ مُشکلات وَقتَن اَندَر پَنٕنۍ لمحات گُزارَن اوسُس اور بیٛاکھ اَکھ مَسلہٕ چھِ یہِ کہ یُس یہِ ڈٮ۪سِجَن مےٚ تِژھ پھِر نیوٗ یُس میٛانہِ خٲطرٕ سُہ لایفہِ ہُنٛد سُہ اکھ اِمپاٹَنٛٹ ڈٮ۪سِجَن اوس تمہ سۭتۍ بَدلے میٲنۍ زندگی میٲنۍ زندگی بَدلے ییٚمہِ طٔریٖقہٕ کہ بہٕ چھُس وٕنکٮ۪س اِنڈِپنٛڈَنٛٹ بہٕ چھُس نہٕ وٕنکٮ۪س ڈِپَنٛڈَنٛٹ پَنٛنٮ۪ن گَر والٮ۪ن کِہیٖنۍ تہِ نہٕ اور یُس میون یہِ بِزنٮ۪س میٛانٮ۪ن گَرِکٮ۪ن ہُنٛد بِزنٮ۪س اوس یہِ اوس تھوڑا ٹرٛڈِشنَل آیَس پٮ۪ٹھ مےٚ نیوٗ یہِ تھوڑا ماڈٲرٕن ماڈٲرنَس کُن یعنی مےٚ کٔرۍ اَتھ منٛز سایٚٹِفِک ساین سایٚٹِفِک اٮ۪کسپیٚرِمَنٛٹٕز کٔرۍ مےٚ سایٚٹِفِک ٹوٗلٕز کٔرۍ مےٚ استعمال اور مےٚ کٔری اَتھ منٛز تٕم سٕٹرٛنٛگتھٕز وٕچھ مےٚ مےٚ وٕچھ پَنٕنۍ ویٖکنٮ۪سٕز کیاہ چھَ سٲنِس بِزنٮ۪سَس منٛز اور مےٚ وُچھ کہ اپَرچوٗنِٹیٖز کم چھِ اور مےٚ وُچھ کہ تھرٛٹٕز کم کم چھِ اَتھ بِزنٮ۪سَس اَندَر اور مےٚ نیوٗ یہِ پَرٛموٹ کٔرِتھ پَنُن بِزنٮ۪س تَتھ لٮ۪ولہِ پٮ۪ٹھ اگر نہٕ بہٕ اَتھ بِزنٮ۪سَس منٛز وَژھیس کینٛہہ تہِ نہٕ خۄدا ناخاستہٕ یہِ بِزنٮ۪س مہ آسہِ ہا ڈِکلاینی گوٚمُت دۄہ کھۄتہٕ دۄہ لیکن میٛانہِ یِمو سایٚٹِفِک طٔریٖقو سۭتۍ چھِ الحمدُاللہ وٕنکٮ۪س یہِ واریاہ زیادٕ بروںٛہہ تہِ وٕنکٮ۪س چھُس بہٕ تِمَن بِزنٮ۪س مینَن منٛز یِوان شُمار کَرنہٕ یِم وٕنکٮ۪س ٹاپ بِزنٮ۪س مین چھِ اور الحمداللہ میٛانہِ سۭتۍ چھِ وٕنکٮ۪س میٛٲنۍ فیملی تہِ بٮ۪نِفِٹ حٲصِل کَران اور میٛٲنۍ یِم رِشتہٕ دار وِشتہٕ دار چھِ یِمَن تہِ چھِ بٮ۪نِفِٹ مِلان تِکیازِ یم چھِ پَنُن میوٕ اَنان پَتہٕ چھِ مےٚ بٕے چھُس یِمَن سُہ سیل ویل وغیرہ کَران اور بیٛاکھ اَکھ چیٖز چھِ یہِ کہ امہِ سۭتۍ کیاہ مِلیو مےٚ مِلے لایفہِ منٛز واریاہ زیادٕ اٮ۪کسپیٖریٚنٛس یُس میون سُہ وِجَن اوس سُہ گوٚو واریاہ زیادٕ بوٚڈ حظ چوٗنٛکہ اِنسان اوس ہمیشہ سونٛچان واریاہ کم حظ لیکن یِژھِ پھِرِ مےٚ یہِ ڈٮ۪سِجَن نیوٗ مےٚ یہِ وٕنکٮ۪س یۄس تھِنٛکِںٛگ چھِ یہِ چھَ واریاہ زیادٕ برٛاڑ سپدے مٕژ بہٕ چھُس یَژھان کہ پٔر ڈے گژھِ میٛٲنِس بِزنٮ۪سَس منٛز نوٚو نوٚو نوٚو نوٚو کامہِ گژھن اَتھ منٛز سپدٕنۍ بہٕ گژھ نٔے نٔے یِم اٮ۪مپٕلایِز چھِ زیادٕ کھۄتہٕ زیادٕ اِمپلاے گژھَکھ بہٕ اَتھ منٛز جُڑاوٕنۍ اَتھ کارَس سۭتۍ حظ اور بیٚیہِ چھُس بہٕ یَژھان کہ میٛٲنۍ سوسایٹی تہِ گژھِ بٮ۪نِفِٹ حٲصِل کَرٕنۍ